گُرِس کھسن برٛونٛٹھ چھُ واریاہن چیٖزن ہُنٛد خیال تھوُن گۄڈٕنٮ۪تھٕے گوٚژھ آسن أمِس نۄختہٕ گٔنٛڈِتھ تِکیٛازِ اگر نہٕ نۄختہٕ آسہِ گٔنٛڈِتھ یہِ گُر چھُنہٕ گژھان سہل سہل کنٹرول کینٛہہ دوٚیِم چیٖز چھُ اسہِ وٕچھُن یہِ چھ جیج کرُن گۄڈٕنٮ۪تھٕے یہِ گُر ما چھُ زیادٕ تیز اگر یہِ تیز آسہِ تیٚلہِ چھِ أمِس پٮ۪وان لاکم تہِ کرٕنۍ تمہِ سۭتۍ چھُ یِوان یہِ قابوٗوس منٛز تہٕ بیٛاکھ چیٖز یُس خیال پزِ تھوُن أکِس انسانس گُرِس کھسنہٕ برٛونٛٹھ سُہ گوٚو أمِس گوٚژھ آسُن پلنہٕ ہنا شیٖرِتھ یا زیٖن تِکیٛازِ اکھ انسان چھُ ہٮ۪کان اصل پٲٹھۍ بِہِتھ گُرِس پٮ۪ٹھ تیٚلہِ تہِ یِتھ کٔنۍ ہتھ کٔنۍ یتھ ونان چھِ ننیری کھسُن تمہِ ساتہٕ چھُ انسانس تھوڑا مُشکِل گژھان تہٕ تمہِ سۭتۍ چھِ یِوان مُدّو أکِس انسانس تہٕ یِمن چیٖزن ہُنٛد خیال گوٚژھ یُن کرنہٕ تہٕ بیٚیہِ چھُ وٕچھُن یُس پیٲرۍ یہِ گُر چھُ مےٚ پکناوُن یہِ وتھ چھےٚ صاف اتھ مہ چھِ کُلۍ کُلۍ لنٛگ مہ چھِ تِکیٛازِ کُلۍ ییٚم سی یہِ چھ جانور ٲخٕر أمِس چھِنہٕ عقل کینٛہہ یہِ کپٲرۍ پکہِ یہِ ہٮ۪کہِ أمِس گوٚژھ پنُن پان نیرُن تہٕ گُر سوار ہٮ۪کہِ پٮ۪ٹھٕ کُنہِ سۭتۍ ٹکرٲیِتھ تہِ لہٰذا کٔرتھ أمِس گژھِ وتہِ ہُنٛد مُشٲہرِ تہِ آسُن وتھ چھےٚ ٹھیٖکھ گوٚو یہِ ہٮ۪کہِ تیٚلے کنٹرول پتہٕ کٔرتھ پننہِ آیہِ پکنٲیِتھ ییٚلہِ أمِس لاکم تہٕ نۄختہٕ آسہِ